اننت ناگ ڈِسٹرٛکس منٛز چھِ ہاوسِنٛگ فیسلٹی ایویلیبٕل اوپشن واریاہ زیادٕ کیٛازکہِ ییٚتہِ چھِ یوٗنیورسٹی ییٚتہِ چھِ کالیجِز ییٚتہِ چھِ جی ایم سی اننت ناگ ییٚتہِ چھِ مطلب واریاہَن گژھان سِلیکشَن یِم باقٕیو ڈِسٹرٛکو پٮ۪ٹھ چھِ آسان تِمَن چھُ ییٚتہِ ضٔروٗری پٮ۪وان اگر کینٛہہ نہ کہِ سٹوٗڈَنٛٹٕس بٔلکہِ کہِ یِمَن جاب یِمَن جاب تہِ چھِ پٮ۪وان کَرُن تِمَن تہِ چھُ پٮ۪وان یہِ رٮ۪نٛٹ ییٚتہِ چھِ ماڈٲرٕن ہاوسِز تہِ چھِ ایویلیبٕل ٹوٗ سٹوری ہاوسِز تھِرٛی سٹوری ہاوسِز تہِ چھِ ایویلیبٕل یا ٹرٛیڈِشنل ہاوسِز تہِ چھِ ایویلیبٕل تہٕ یۄس تِہٕنٛز ریٹ چھِ آسان سۄ چھِ آسان اٮ۪کاڈِنگ ٹُہ ہاوُس یُس ٹرٛٮ۪ڈِشنَل ہاوُس چھُ آسان تَتہِ چھِ آسان تھوڑا کَم ریٹ یَتھ منٛز چھِ مینلی آسان ترٛےٚ ساس پٮ۪ٹھ ژور ساس تہٕ رٮ۪تَس یُس ماڈٲرٕن چھَنہٕ تَتھ چھِ آسان تَمہِ کھۄتہٕ زیادٕ تَتھ فایِو سِکِس تھَوز شےٚ ساس تہٕ یِم پَتہٕ تَمہِ ہیوٚر چھُ ہَن تِمو چھِ ہَن تَمہِ کھۄتہٕ ٹٮ۪ن تھاوزَنٛڈ تہٕ ییٚتہِ چھِ رِیَل اِسٹیٹ یُس ٹرٛٮ۪نٛڈٕز چھِ تِم چھِ واریاہ اَصٕل ہاوسِنٛگ اوپشَنٕز دِوان ہر کٲنٛسہِ سٕنٛدۍ خٲطرٕ تہٕ تِم چھِ کَمفٲٹیبٕل تَمہِ سۭتۍ چھِ کَمفٲ کَمفٲٹ میلان ہر کٲنٛسہِ تہٕ بیٚیہِ چھِ تِم کَمفٲٹیبٕل ہاوسٕز دِوان اٮ۪کاڈِنٛگ ٹُہ اِنکَم ہَر کٲنٛسہِ تِمَن ضٔروٗرَت آسہِ